ٹیٚکنالجِی چھِ واریاہ بیٚنِفِشَل آز کِس دورَس منٛز مگر مےٚ چھنہٕ زَہٕنۍ کوٚرمُت ہوم سِکِیورِٹِی سسٹَم یا کیٖمرَہ گَرَس منٛز یُوٗز